مےٚ چھُ ناو مُحمد عَباس میٲنۍ عُمر چھِ قریٖبن اَرتٕرہ ؤری بہٕ چھُس شُپیَنَس مَنٛز روزان مےٚ چھِ زِندگی مَنٛز واریاہ اُتار چَڑاو وٕچھمٕتۍ بہٕ چھُس مانان زٕ یِم اُتار چَڑاو چھِ آسان أکِس اِنسان سٕنٛز زِندگی ہٕنٛد حِصہٕ امہِ بَغٲر چھنہٕ زِندَگی کانٛہہ زِندَگی کِہیٖنۍ تہِ مےٚ چھُ وٕچھمُت پَننہِ ماجہِ ہُنٛد مَرُن مٲلۍ سُنٛد مَرُن مےٚ چھُ وٕچھمُت غریٖبی تہِ مےٚ چھُ وٕچھمُت رۄپیہِ تہِ مےٚ کٔر موٚزوٗرۍ تہِ مےٚ کوٚر آرام تہِ مےٚ کھیٚو چٮ۪و تہِ مےٚ کھیاونٲوۍ چاونٲوۍ تہِ مَگَر مےٚ باسیٚو زِندَگی مَنٛز چھُ آسان اکھ سُہ وقت سُہ چھُ پرٛٮ۪تھ کٲنٛسہِ اِنسانَس یِوان سُہ وقت گَژھِ ضروٗری تِتھے پٲٹھۍ گُزارُن وۄنۍ دٔپِو تُہۍ کُس وقت بہٕ چھُس دَپان سُہ وقت یُس وقت ییٚمہِ ساتہٕ اِنسان گُزاران آسہِ سُہ گَژھِ تِتھے پٲٹھۍ گُزارُن یِتھ پٲٹھۍ سُہ گُزارُن چھُ پیٚوان بَچپَن چھُ بَچپَنَس مَنٛز چھُ اِنسانَس بوٚڈ بَنُن بَچپَنَس مَنٛز چھِ بَچپَن حَرکَت کَرنہِ بَچے بَنُن یی چھُ مےٚ باسان پرٛٮ۪تھ کٲنٛسہِ پَزِ یہِ کَرُن جَوٲنی مَنٛز پَزن تِمے حَرکَت کَرن یِم بٕجرَس مَنٛز چھِ تی یُس بہٕ چھُس بہٕ چھُس یی مانان اور وٕنکٮ۪ن چھُس بہٕ خانٛدرٕ وول مےٚ چھِ شُرۍ زٕ ترٛےٚ تہِ مےٚ چھِ زَنان تٔمِس چھُ ناو پرنٛسٕے سۄ چھِ مےٚ واریاہ ٹٲٹھ بہٕ ہیٚکہٕ نہٕ تٔمِس وَرٲے روٗزِتھ کِہیٖنۍ